یُس مےٚ دیٚیِم پروڈَکٹہٕ کوٚر آرڈَر سُہ کوٚر مےٚ فِلِپ کاٹَس پیٚٹھ تَتھ پیٚٹھ تہِ درٛاو اَصل تہٕ اوٚن مےٚ سُہ بیٹ یِتھُے مےٚ بیٹ اوٚن تہٕ آو مےٚ سُہ اَکہِ دۄیہِ دُہۍ باد تہٕ اوٚن بیٹ سُہ اوس پلاسٹِک بیٹ سُہ پیٚو مےٚ ساڑَن تریٚن ہَتَن رۄپیَن تمہِ ساتہٕ اوس نہٕ مےٚ کانٛہہ ڈِسکاوُنٛٹ کینٛہہ سُہ چھُ تَتھ مَنٛز نیگیٹِو پۄیِنٛٹ کہِ مےٚ درا آو نہٕ تمہِ ساتہٕ ڈٕسکاوُنٹ کینٛہہ مَگَر اوس واریاہ زیادٕ اصل بیٹ تَتھ تہِ دراو ٹایِم مَگَر لاسٹَس گوٚو تَتھ کریک یہِ گو تَتھ نیٚگیٹِو پۄیِنٛٹ تہِ پَتہٕ یِتھُے تَتھ دراے تَتھ واریاہ زیادٕ اَصل ٹایِم تہِ ہورِ گو ہورٕ پھُٹ تہِ نَتہٕ چھنہٕ پلاسٹِک بیٹ پھَٹان زیادٕ تَر کینٛہہ